ہیٚلو السلام علیکُم کوٚت حظ اچھا گژھو کیٚنٛہہ چھُ نہٕ پرواے أسۍ چھِ پانٛژھ ہَتھ نِوان زیادٕ کَتہِ چھُ یُس یہِ چھُ دوٗر حظ چھُ آسان جام کٲفی کیٚنٛہہ چھُ نہٕ پرواے رۄپیہِ پَنٛژاہ کَرو کَم چلو ٹھیٖک چھُ ٹھیٖک چھُ چلو